مےٚ چھِ زِندگی منٛز واریاہ اَہم تریٖن سبق ہیٚچھمٕتۍ پنٛنہِ زندگی منٛز زِندگی چھِ ہرکٲنٛسہِ اِنسانَس سبق دِوان تہٕ مےٚ تہِ چھِ میٛانہِ زِندگی واریاہ سبق دِتۍمٕتۍ تہٕ بہٕ چھَنَس زندگی نِش چھُ مےٚ یہِ ہیٚچھمُت زِ یہِ تہِ أسۍ بَرداش چھِ کَران یہِ تہِ اَسہِ سۭتۍ گژھان چھِ یِم چھِ آسان بَس آزمٲیشہِ اللہ تعالیٰ چھِ ہر کٲنٛسہِ بندَس تِتُے دُکھ دِوان یا تِژھٕے خوشی دِوان یوٗتاہ سُہ بَرداش ہیٚکہِ کٔرِتھ تہٕ یہِ تہِ اَسہِ سۭتۍ گَژھان چھِ سانہِ زِندگی منٛز چاہے خوشی چھِ چاہے غم چھِ یِم چھِ آسان آزمٲیش اللہ تعالیٰ سٕنٛدۍ طرفہٕ یِم أسۍ یِمَن پٮ۪ٹھ اَسہِ پَکُن چھُ آسان زِندگی نِش ہیوٚچھ مےٚ یہِ سبق زِ اَسہِ گَژھِ ہمیشہِ پنٛنِس پانَس سۭتۍ معاملہٕ تھاوُن بیٚکہِ سٕنٛدِس گَژھِ نہٕ سَنُن کِہیٖنۍ اَگرَے کیٛازِ آز چھُنہٕ سُہ زَمانہٕ کیٚنٛہہ کہِ اِنسان سَنہِ بیٚکہِ سٕنٛدِس آز اگر بیٚکہِ سٕنٛدِس مَسلَس منٛز وَسان چھِ اَصٕل کَرنہٕ خٲطرٕ تہِ تَتھ تہِ چھِ غلط یِوان ماننہٕ تہٕ بیٚیہِ چھُ مےٚ یہِ تہِ ہیوٚوچھمُت زِ کٕہٕنۍ چیٖز چھنہٕ ہمیشہٕ خٲطرٕ روزَن وول نہ چھِ خوشی ہمیشہٕ خٲطرٕ روزَن واجیٚنۍ چھِ غم ہمیشہٕ خٲطرٕ روزَن وول اَگرَے أسۍ آز خوشی چھِ مَناوان اَگرَے سانہِ زِندگی منٛز آز خوشی چھِ اَسہِ پَزِ یہِ نظرَن منٛز تھاوُن زِ یہِ خوشی روزِ نہٕ ہمیشہٕ کِہیٖنۍ اَسہِ پَزِ نہٕ تَتھ خوشی ہٕنٛدِس ماحولَس منٛز کٲنٛسہِ تہِ دُکھ واتناوُن کیٛازِ یہِ گژھِ اَسہِ ذہنَس منٛز روزُن یہِ خوشی روزِ نہٕ مےٚ ہمیشہٕ کِہیٖنۍ مےٚ تہِ چھِ غمُک سامنہٕ کَرُن ییٚلہِ غم آسہِ اللہ تعالیٰ ہَس کُن گژھِ شُکُر گُزار روزُن زِ یہِ غَم تِن روزِ نہٕ مےٚ ہمیشہٕ خٲطرٕ کِہیٖنۍ بیٚیہِ چھِ زِندگی منٛز گژھِ ہمیشہٕ اُمید تھاوٕنۍ اُمید گَژھِ نہٕ زٕہٕنۍ ترٛاوٕنۍ کُنہِ تہِ چیٖزٕچ ہَر وقت گژھِ ترقی روزُن کَران اِنسان زٕہٕنۍ گَژھِ نہٕ اَگَرَے اِنسان اَکہِ لَٹہِ ناکامیاب تہِ چھِ گَژھان ہٮ۪متھ گَژھِ نہٕ ہارُن کِہیٖنۍ بیٚیہِ تہٕ بیٚیہِ گَژھِ کَرٕنۍ شُروعات اَصٕل اَصٕل کَرنہٕ خٲطر صحیح بننہٕ خٲطٕر